لوٗمی سویِل یُس چھُ تَتھ منٛز چھِ پٕلانٛٹٕز گرٛو کَران واریاہ زیادٕ اَصٕل پٲٹھۍ کیٛازِکہِ تَتھ منٛز چھِ آبٕچ کٮ۪پیسٹی زیادٕ آسان أسۍ چھِ پٕلانٛٹٕس گرٛو کَرنَس منٛز واریاہ چیٖز یوٗز کَران یِتھ کٔنۍ زَن تہِ أسۍ چھِ گَرَن ہِنٛز پَہہ یوٗز کَران مطلب گُپنَن ہِنٛز پَہہ سُہ چھِ أسۍ یوٗز کَران یا تیٖرَن ہُنٛد یُس مٮ۪نٛگَن چھِ آسان تِم چھِ أسۍ اَنان تِم چھِ أسۍ جمع کَران تَمہِ پَتہٕ چھِ أسۍ تِم أکِس دۄبَس منٛز تھاوان واریاہَس ٹایمَس تَمہِ پَتہٕ یُتھُے تِم سڑان چھِ سُہ چھِ أسۍ تَتھ یوٗز کَران یا أسۍ ہٮ۪کو ؤنِتھ کہِ گَرَس منٛز یِم اَسہِ ویسٹہٕ چیٖز چھِ آسان یِتھ کٔنۍ زَںہٕ تہِ ہاکھ چھِ أسۍ رَنان تَمیُک ویسٹہٕ چھِ نیران یا کانٛہہ سبزی چھِ تاران تہٕ ژاران تَمیُک ویسٹہٕ چھُ اَسہِ نیران أسۍ چھِ تِمَن سارنی چیٖزَن کَران کٲم یا أسۍ چھِ چاے رَسہٕ کَڑان تَتھ چھِ سُہ کوٚش ووٚش نیران أسۍ چھِ تِم سٲری چیٖز جمع کَران پَتہٕ چھِ أسۍ تِم تِم تہِ چھِ أسۍ أکِس دۄبَس منٛز جمع کَران تَتھ تہِ چھُ بَنان اَصٕل کھاد سُہ تہِ چھِ أسۍ پنٛنٮ۪ن کُلٮ۪ن ترٛاوان یا أسۍ چھِ کَران کٲم یِم اَسہِ باغس منٛز پَن وَن چھِ نیران أسۍ چھِ سُہ باغُک سُہ سورُے پَن کَران جمع پَتہٕ چھُ سُہ أسۍ اَنان چھِ سُہ تہِ أکِس دۄبَس منٛز بَران پَتہٕ چھِ تہٕ واریاہ ٹایم گژھان چھِ أسۍ پیٛاران تَتھ ییٖتِس ٹایمَس تَتھ کھاد چھِ بَنان گاسَس واسَس تہٕ سُہ ییٖتِس ٹایمَس سَڑان چھُ تیٖتِس ٹایمَس چھِ أسۍ کَران کٲم چھِ أسۍ پیٛاران پَتہٕ یُتھُے سُہ پَہہ چھِ اَصٕل بَنان تَتھ پَتہٕ چھِ أسۍ سُہ پنٛنٮ۪ن کُلٮ۪ن ترٛاوان تِمو سۭتۍ چھِ سٲنۍ کُلۍ اَصٕل ہٮ۪لدی تہِ روزان بیٚیہِ چھِ تُہُنٛد مٮ۪وٕ تہِ اَصٕل گژھان یہِ چھِ ساروی کھۄتہٕ اَصٕل مُفیٖد کھاد یِوان ماننہٕ یُس أسۍ گَرِ چھِ بَناوان یا اگر أسۍ شا دُکانو پٮ۪ٹھ چھِ اَنان کھاد سۄ چھَنہٕ تیٖژاہ تہِ سۄ چھَنہٕ تیٖژاہ تہِ اَصٕل آسان کِہیٖنۍ ییٖژاہ أسۍ گَرکُلی کھاد چھِ آسان اِفٮ۪کٹِو گَرکُلی کھاد چھِ واریاہ زیادٕ اِفٮ۪کٹِو آسان أسۍ ہٮ۪کو سُہ خٲلی ہٮ۪کو نہٕ سُہ أسۍ کُلٮ۪ن خٲطرٕ یوٗز کٔرِتھ أسۍ ہٮ۪کو سۄ لۄکٹٮ۪ن مۄکٹٮ۪ن یِم أسۍ سبزی وبزی چھِ بَناوان یا وٲر پٲر چھِ بَناوان تَتھ تہِ ہٮ۪کو سُہ أسۍ یوٗز کٔرِتھ تَتھ تہِ ہٮ۪کو سُہ أسۍ ترٛٲوِتھ تَتھ چھِ أسۍ ترٛاوان تمہِ سۭتۍ چھِ سبزی تہِ واریاہ اَصٕل بَنان بیٚیہِ بیٚیہِ چھِ کَران أسۍ کٲم ہَردٕ یُس پَن چھِ پٮ۪وان سُہ چھِ أسۍ تھاوان جمع أکِس دۄن رٮ۪تَن دۄبَس منٛز پَتہٕ یُتھُے سُہ سَڑان چھُ سُہ چھِ أسۍ پَتہٕ لگاوان یِمَن یُتھُے أسۍ گُڑٲے چھِ کَران کُ کُلٮ۪ن پَتہٕ چھِ أسۍ سُے لگاوان تِمَن کھادِ بَدلہِ تہٕ تَمہِ پَتہٕ سُہ چھِ تِمَن واریاہ اَصٕل روزان باقٕیو کھادو کھۄتہٕ تمہِ سۭتۍ چھِ تِم جلدی جلدی بَڑان اگر سبزی أسۍ گَرٕچ کھاد چھِ ترٛاوان سۄ چھےٚ زیادٕ میٖٹھ گژھان باقٕیو کھادو کھۄتہٕ اگر أسۍ نٮ۪برٕ اَنو کھاد تِمو سۭتۍ چھِ بٮ۪مارِ تہِ پھٲلان بیٚیہِ چھَنہٕ آسان پَتہٕ ہٕے سُہ کھاد تہِ کیٛاہ کیٚمَن چیٖزَن ہِنٛز چھِ بَنیمٕژ أسۍ چھِنہٕ کیٚمِکَل ویٚمِکَل یوٗز کَران کِہیٖنۍ أسۍ چھِ سورُے گَرکُلی کھاد یوٗز کَران